اہن حظ آ بہٕ چھَس یَژھان تِم پانٛژھ نَمبر حظ وَننۍ یِم زَن دَہَس پٮ۪ٹھ دَہ لَچھَس منٛز یِوان چھِ یا یِم زَن اتھ درمیان یِوان چھِ اَکھ گوٚو ساس زٕ ساس ترٛےٚ ساس ژور ساس پانٛژھ ساس تہٕ شےٚ ساس